جِناب یُس یہِ ہِسٹرٛی آف ہِندوستان یعنے یہِ ہِسٹرٛی ہِسٹرٛی ہِسٹرٛی آف ہِندوستان چھِ یہِ چھِ آمٕژ تَقسیٖم کَرنہٕ ترٛٮ۪ن حِصَن منٛز یعنے اَتھ منٛز چھِ گۄڈنیُٚک حِصہٕ یُس چھِ یِوان اَتھ اٮ۪نشَنٹ ہِسٹرٛی اور دوٚیُم یُس ہِسٹرٛی چھِ اَتھ وَنان سُہ چھِ وَنان مِڈَیوٕل ہِسٹرٛی اور ترٛیٚیُم یُس ہِسٹرٛی چھِ وَنان سُہ چھِ وَنان ماڈٔرٕن ہِسٹرٛی اٮ۪نشَںٹ ہِسٹرٛی منٛز تہِ چھِ اَسہِ واریاہ زیادٕ جو ہے واریاہ زیادٕ کیٛاہ اَسہِ مختلف چیٖز اَسہِ لَبنہٕ یوان مختلف چیٖز یَتھ منٛز أسۍ وٕچھان چھِ کہِ اٮ۪نشَنٹَس منٛز کِتھ پٲٹھۍ ٲسۍ لوٗکھ ییٚتہِ زندگی گُزاران کٕم کٕم چیٖز ٲسۍ یوٗز کَران کِتھ کٔنۍ ٲسۍ تِم پَنٕںۍ زندگی گُزاران کِتھ کٔنۍ ٲسۍ تِم پَنُن کھیوٚن چیوٚن گُزاران کِتھ کٔنۍ ٲسۍ تِم پَنُن رَہن سہن گُزاران کِتھ کٔنۍ اوسُکھ تِمو اَکھ سوشَل اینٛڈ سوشَل کَنٮ۪کشَن بنوومُت أکِس أکِس بیٚیِکِس سۭتۍ اور تمہِ پَتہٕ یِتھ پٲٹھۍ برونٛہہ کُن برونٛہہ کُن برونٛہہ کُن پَکان گٔے یعنے جو یُس ہِسٹرٛی ہِندوستانٕچ چھِ سُہ لٔج وار وار بَڑنہِ ہِندوستانٕکۍ لوٗکھ لٔگۍ ڈٮ۪ولَپ گژھنہِ ہِندوستانچہِ ہِندوستانچہِ ہِسٹرٛی منٛز لوٚگ نیوٚ نو اَکھ دور یِنہٕ یَتھ وَنان چھِ أسۍ با پَتہٕ چھِ أسۍ وَنان اَتھ مِڈَیوَل ہِسٹرٛی مِڈَیوٕل ہِسٹرٛیٖیَس منٛز چھِ واریاہو ڈایناسِٹِیو واریاہو سلطنتو منٛز ییٹہِ روٗل کوٚرمُت اور یہِ روٗل چھِ واریاہو ڈایناسِٹیو کٔرمٕژ اَتھ منٛز چھِ ہِندوٗوَو ہِندوٗ ہِندوٗ یِم چھِ تِمو تہِ چھِکھ روٗل کوٚرمُت مُسلِمو چھُکھ روٗل کوٚرمُت اِسی اور تمہِ پَتہٕ ییٚلہِ آے تمہِ پَتہٕ یِوان یِوان یٔژِ پھِر گٔے یٔژٕ پھِر اِنٛگلِش لوٗکھ یور آے یعنے بِرٛٹِش لوٗکھ یور آے اور پَتہٕ کوٚرُکھ تِمو ییٚتہِ دۄن ہَتھ ؤرۍ یَن روٗل اور آلموسٹ یُس ہِسٹرٛی چھِ اَسہِ ہِندوستانٕچ وٕچھان سُہ چھِ أسۍ وٕچھان آلموسٹ یٔژِ پھٔر یِم یِژ پھٔر یہِ ہَسا یہِ اِنٛگلِش لوٗکھ یور آے پَتہٕ کوٚرُکھ ییٚتہِ روٗل سِٹاٹ اِتھ کٔنۍ کوٚرُکھ تِمو روٗل سٹاٹ گۄڈنٮ۪تھ آے تم تجارت کَرنہِ یور یعنے تجارت کہِ سِلسِلَس منٛز آے تم کٔشیٖرِ آے تٕم ہِندوستانَس منٛز اور پَنٕنۍ تجارت لٲگِکھ کَرنہِ اور آہِستہ آہِستہ آہِستہ آہِستہ تجارت کَران کَران بڑووُکھ تِمو پَنٕنۍ ڈین پَنٕنۍ یہِ پَنٕںۍ فٮ۪کٹِرٛیٖز لگایَکھ تِمو ییٚتہِ پَنٕنۍ پَتہٕ کٔرٕکھ تمو اَتھ قِلہٕ بٲزی یٔژ پھِر یِمو فوٹفِکیشَن یَتھ وَنان چھِ قِلہٕ بَناوٕنۍ اور یٔژ پھِر تِمو یہِ کوٚرُکھ تم ٲسۍ اَنان سامان پَتہٕ ٲسۍ تھاوان اَتھ قِلَس منٛز اور پَتہٕ ٲسۍ کَران اَتہِ سَپلاے اور آہِستہ آہِستہ لوٗکھ لٔگۍ ہِندوستانٕکۍ تنٛگ یِنہٕ یِمَن سۭتۍ کیٛازِکہِ یِم ٲسۍ واریاہ زیادٕ ٹٮ۪کٕس لاگان واریاہ زیادٕ اوسُکھ یِمو یِمو اوسُکھ مطلب رِلِجَنَس مطلب دھرمَس منٛز اوسُکھ یِمو ترٛوومُت قدم یعنے یِم ٲسۍ ہِنٛدوستانکِس دھرمَس کَران ہٲٹ یِژ پھِر تِژ پھِر یِژ پھِر اَکھ وَنان چھُ یِژ پھِر ہِندوستانَس منٛز اوس چَلان سٔتی سِسٹَم اوس چَلان اور یِمو دوٚپُکھ یہِ سٔتی سِسٹَم ہَسا چھُ غلط آ ییٚتہِ اوس چَلان وِڈو رِمیریج اٮ۪کٹ اوس گژھان یِمو ہَسا دوٚپُکھ یہِ تہِ چھِ غلط آ یِتھَے کَنۍ یِتھ کٔنۍ یِتھ کٔنۍ پَتہٕ سٹاٹ گٔے بِرٛٹشَرو کوٚرُکھ ییٚتہِ روٗل روٗل یِژ پھِر کَران تم ٲسۍ تم ٲسۍ زَبَردَس ہِندوستانکٮ۪ن لوٗکَن سَتاوان ہِندوستانکٮ۪ن زٔمیٖندارَن ٲسۍ تم خاص طور پَر زَبَردَس سَتاوان اور آخِر کار یِژ پھِر برونٛہہ کُن برونٛہہ کُن گژھان گٔے برونٛہ کُن برونٛہہ کُن پَکان گٔے اور یِژ پھِر یِمو لٲگِکھ ییٚتہِ پَنٕنۍ فٮ۪کٹِرٛی بَناونہِ فٮ۪کٹِرحۍ و پَتہٕ لٔگۍ یِم پَننۍ فوج بَناونہِ اور یِژ پھِر فوج بَڑووُکھ کُنوُہ شیٚتھ ژُہٲٹَس منٛز گوٚو بٮ۪ٹٕل آف بٮ۪ٹٕل آف پٕلیسی یَتھ أسۍ وَنان چھِ اور یِژ پھِرِ یہِ بٮ۪ٹٕل گوٚو یِژ پھِر یہِ جنٛگ گوٚو واریاہ زیادٕ ڈِسٹرٛٮ۪کشَن گٔے اور اَتھ منٛز زیٖنییوکھ یِمو انٛگریزو زیٖنِکھ یہِ جنٛگ اور تمہِ پَتہٕ یِژ پھِر یِمو یہِ جنٛگ زیٖن پَتہٕ یِژ پھِر برونٛہہ کُن لٔگۍ پَکنہِ پَتہٕ یِژ پھِر بیٚیہِ گٔے کٔژ تانۍ ؤری منٛزٕ گٔے زٕ ژور ؤری کُنوُہ شیٚتھ ژُہٲٹہٕ نایِنٹیٖن سِکِسٹی ایٹیٖن سِکِسٹی فورَس سٮ۪وَنٹیٖن سِکِسٹی فورَس منٛز گٔے بیٛاکھ اَکھ جنٛگ یَتھ وَنان چھِ بٮ۪ٹٕل آف بۄکسَر اور بٮ۪ٹٕل آف بۄکسَر یِژ پھِر گوٚو بٮ۪ٹٕل آف بۄکسَر پَتہٕ ہَے آے یِمَن رایٹٕز دِنہٕ یِمَن آیہِ حقوٗق دِنہٕ کہِ تُہۍ ہَسا کٔرِو لوٗکَن ہٕنٛز یُس ٹٮ۪کٕس چھُ سُہ ہَسا کٔروِ تُہی کَلٮ۪کٹ اور لوٗکَن یِم مَسٲیِل آسان تِم ہَسا کٔرِو تُہی حل اور خاص طور پَر بینٛگالَس منٛز اوٚرِشاہَس منٛز اسی طرح اور بیٚیہِ تہِ کُنہِ کُنہِ پرٛووِنسَن منٛز اور یِژ پھِر تِم برونٛہہ کُن برونٛہہ کُن لٔگۍ پَکنہِ برونٛہہ کُن برونٛہہ کُن لٔگۍ پَکنہِ اور پَتہٕ کٔرٕکھ تمو کٲم پَتہٕ کٔرٕکھ تمو تم لٔگۍ پَنٕنۍ یہِ ظُلمہٕ سِتَم یَتھ ہِندوستانَس مںٛز بَڑاونہِ اور یِژ پھِر تمو یہِ ظُلمہٕ سِتَم ہِندوستانکٮ۪ن لوٗکَن کہٕ پٮ۪ٹھۍ گوٚو اور تمو کٔرٕکھ کٲم تٕمو لٔگۍ تٕم لٔگۍ یِمَن خلاف جنٛگ سٹاٹ کَرنہِ اور جنٛگ یِمَن أسۍ وَنان چھِ رِوولٹہٕ لٔگۍ کَنہِ یَتھ منٛز ٹرٛایبَل لوٗکھ تہِ ٲسۍ رِوولٹہٕ کَران یَتھ منٛز زٔمیٖندار تہِ ٲسۍ رِوولٹہٕ کَران فوجی ٲسۍ تِم تہِ لٔگۍ رِوولٹہٕ کَرنہِ تمَن ہٕنٛز رینٛک تہِ ٲسۍ نہٕ بَڑاونہٕ یِوان کینٛہہ تِمَن تہِ ٲس نہٕ تیٖژاہ سیلرِی یِوان دِنہٕ کینٛہہ اگر کُنہِ جایہِ جنٛگ اوس گژھان بیٚیہِ کُنہِ مُلکَس منٛز تمَن ٲسۍ ییٚتہِ اوس سوزَن ہِندوستانکٮ۪ن فوجَن تور لڑٲے کَنہِ تَتہِ ٲسۍ ہِندوستانٕکۍ فوج مَران اور تہِ بِرٛٹِشٲرٕز یُس پَنٕنۍ فوج ٲس سۄ ٲس روزان محفوٗظ اور یِژ پھِر برونٛہہ کُن برونٛہہ کُن لگان پَکان گٔے برونٛہہ کُن برونٛہہ کُن پَکان گٔے اور یِژ پھِر ہِندوستانکٮ۪ن گوٚو کَلہٕ پیٚٹھی سٔہلاب یِژ پھِر کَلہٕ پیٚتھی تمَن سٔہلاب او تمو کٔرٕکھ کٲم تم لٔگۍ یِمَن خلاف جنٛگ کَرنہِ اور یَتھ منٛز اَکھ بوٚڑ بار جنٛگ آو یَتھ وَنان چھِ یَتھ وَننہٕ آو یہِ ہَسا چھِ گۄڈنِچ گۄڈنِچ جنٛگ ہِندوستانٕچ آزٲدی خلاف یَتھ أسۍ وَنان چھِ رِوولٹہٕ ایٹیٖن فِفٹی سٮ۪وَن یعنے ایٹیٖن فِفٹی سٮ۪ونُک سٮ۪ونُک یعنے تناز جنٛگ ٹھیٖک چھِنہ اور اَتھ رِوولٹہٕ ایٹیٖن فِفٹی سٮ۪ونَس منٛز کوٚرُکھ ہِندوستانَس منٛز ہَر کُنہِ جایہِ پٮ۪ٹھ ٲسۍ کَران جنٛگ سٹاٹ یِمو ہَرکُنہِ پرٛووِنسَس پٮ۪ٹھ گٔے جنٛگ سٹاٹ ہَرکُنہِ پرٛووِنسَس پٮ۪ٹھ لٔگۍ جنٛگ سٹاٹ گژھنہِ کِمَن خلاف یِمَن کیٛاہ چھِ وَنان اَتھ بِرٛٹِش بِرٛٹِشَرَن خلاف اور آہِستہ آہِستہ یِژ پھِر تِم برونٛہہ کُن برونٛہہ کُن پَکان گٔے برونٛہہ کُن برونٛہہ کُن پَکان گٔے یِژ پھِر رِوولٹہٕ لوٚگ گژھنہِ لیکِن لیکِن اَتھ منٛز گٔے بٔڑبار پرٛابلِم اَکھ اَتھ منٛز اوس نہٕ یِمَن اَتھ منٛز ٲسۍ نہٕ یِم ہٮ۪کان أکِس اَکھ پرٛووِنس اوس نہٕ بیٛاکھ پرٛووِنسَس سۭتۍ ہٮ۪کان کَتھٕ باتھ جلدی کٔرِتھ کینٛہہ پَنُن پیغام جلدی واتنٲوِتھ کینٛہہ ییٚمہِ وَجہ سۭتۍ گٔے یہِ فیل یہِ جنٛگ اور یہِ جنٛگ گژھنہٕ پَتَے مَکلیٛو یہِ کَمپٔنی ہُنٛد روٗل اور ییٚتہِ لٔگۍ بِرٛٹِشٲرٕز ڈٮ۪رٮ۪کٹ روٗل کَرنہِ یَتھ أسۍ وَنان چھِ کَرٛاوُن روٗل اور کرٛاوُن روٗل یِژ پھِر سٹاٹ گوٚو ییٚتہِ یُس ہیٚمہِ برونٛٹھ اور دِوان اور کرٛاوُن روٗل یِژ پھِر ییٚتہِ سٹاٹ گوٚو واریاہ پرٛوسِجَرٕز کٔرِکھ چینٛج ییٚتہِ دِتُکھ ہِندوتانکٮ۪ن ہِندوستانکٮ۪ن لوٗکَن دِتُکھ ییٚتہِ ہِندوسان ہِندوستانکٮ۪ن دِتُکھ ییٚتہِ کیٛاہ دِژٕکھ یِمَن دِژٕکھ ییٚتہِ رایٹٕز کہِ تُہۍ ہَسا ہیٚکِو اٮ۪سَمبٔلِیَن منٛز یَتھ تُہۍ ہیٚکِو پَنٕںۍ ڈِمانڈٕز برونٛہہ کُن ترٛٲوِتھ تُہۍ پَنٕنی خٲہِش یُس چھُ تۄہہِ تم ترٛٲیِو تُہۍ برونٛہہ کُن اور آخر کار آخر کار ییٚلہِ تم برونٛہہ کُن برونٛہہ کُن پَکان گٔے برونٛہہ کُن برونٛہہ کُن پَکان گٔے ایٹیٖن اَرداہ شیٚتھ پانٛژھ شیٖتَس منٛز بَنے اَکھ اَکھ اَکھ کٔمیٖٹی اَکھ کٔمیٖٹی اَکھ کیٛاہ ٲس یہِ ٲس کٔمِشَن اَکھ بَنے یَتھ أسۍ وَنان چھِ ہِنٛد ہِندوستٲنی نیشنَل کانٛگرٮ۪س یِژ پھِر ییہِ آے اٮ۪ن سی اِنڈیَن نیشنَل گانٛگرٮ۪س بَنے اور یِژ پھِر یہِ آے اٮ۪ن سی بَنے اور آخر کار لٔگۍ یِم پَنٕنۍ ڈِمانڈٕز برونٛہہ کُن ترٛاونہِ بِرٛٹِش گورمینٛٹَس برونٛہہ کُن ترٛاونہِ اور پَنٕنی ڈِمانٛڈ لٔگۍ فُل فِل کَرانہِ اور بیٚیہِ ییٚلہِ برونٛہہ کُن برونٛہہ کُن پَکان گٔے یِژ پھِر وٕ بَسیٛو بِرٛٹِشٲرَن یِم ہَسا لٔگۍ زَبَردَس یِم ہَسا لٔگۍ زَبَردَس اَسہِ خلاف رِوولٹہٕ کَرنہِ یِم اَسہِ خلاف جنٛگ کَرنہِ یِمو سوٗنٛچُکھ اَکھ چال اَکھ یَتھ ہَسا أسۍ وَنان چھِ ڈِوایِڈ اینٛڈ روٗل پالِسی یعنے یعنے ہِندوستانٕکۍ لوٗکھ آے چھَلہٕ چھانٛگرِ کَرنہِ یِم یِمَن آے کیٛاہ کَرنہِ یِم آے أکِس بیٚیہِ کِس سۭتۍ لَڑاونہِ اور پَتہٕ ییٚلہِ کہِ پَتہٕ کٔرٕکھ تمو کٲم أکِس بیٚیہِ کِس سۭتۍ کوٚرُکھ جنٛگ سٹاٹ اور جنٛگ یِژ پھِر سٹاٹ کوٚرُکھ یعنے مُسلم لٔگۍ مُسلمان لٔگۍ ہِندٮ۪ن پَتہٕ ہِنٛدۍ لٔگۍ مُسلمانَن پَتہٕ اور یِمَن منٛز یِتھ کٔٹھۍ تناز آو یِمو ژھٕنُکھ بینٛگال ژھٕنُکھ أمو گۄڈنٮ۪تھٕے ڈِوایِڈ کٔرِتھ دۄن حِصَن منٛز یَتھ أسۍ وَنان چھِ ایٖسٹہٕ بینٛگال تہٕ وٮ۪سٹہٕ بینٛگال اور پَتہٕ مُسلمان بَٹکٲوِکھ کہِ تۄہہِ ہَسا چھُنہٕ رایٹٕز دِوان کینٛہہ تۄہہِ ہَسا چھُنہٕ حقوٗق دِوان کینٛہہ تُہۍ کٔرِو سا تُہۍ تُہۍ ہیٚیِو سا یِمَن پَنٕںۍ حقوٗق تۄہہِ ہَسا چھُ نہٕ اٮ۪سَمبٔلی یَن منٛز یعنے لٔگۍ مُسلمانَن یِم کَن بَرنہِ کَن بَرنہٕ پَتہٕ یِژ پھِر یِم یِژ پھِر کَن بَرنہِ لٔگۍ تہٕ مُسلمان لٔگۍ ہِندوستانَس یعنے یُس یہِ اِنڈیَن نیشنَل کانٛگرٮ۪س ٲسۍ یِمَن لٔگۍ یِمَن نِش دوٗر گژھنہِ اور آخر کار یِژ پھِر یِم برونٛہہ کُن برونٛہہ کُن پَکان گٔے اَتھ منٛز آے اور یِژ پھِر یِم اور یِژ پھِر برونٛہہ کُن پَکان گٔے کُنوُہ شیٚتھ پنٛداہ چھِ واتان ییٚتہِ چھِ یور چھِ اِوان کُنوُہ شیٚتھ پنٛداہ شُرہَس منٛز چھِ کُنوُہ شیٚتھ پنٛدہَس شُرہَس منٛز چھِ یِوان یور راہُل یور یِوان مہاتما گاندھی اور مہاتما گاندھی چھِ پَنٕنۍ یا یہِ پَنٕنۍ یہاں پَنٕںۍ جنٛگ کَران ییٚتہِ سٹاٹ بِرٛٹِش گورمیںٛٹَس خلاف گۄڈنٮ۪تھ چھِ سُہ پوٗرٕ ہِندوستانَس چَکَر کَران وٕچھان چھِ کَتھ جایہِ کیٛاہ پرٛابلِم چھِ اور پَتہٕ چھِ کَران سٔتیہ گرٛہ سٹاٹ پَتہٕ چھِ کَران نان وایلٮ۪نسہٕ سۭتۍ چھِ سُہ پَنٕنۍ موٗمینٛٹہٕ چَلاوان یعنے تناز گژھِ نہٕ لَگُن کینٛہہ جنٛگ گژھِ نہٕ گژھُن کینٛہہ پَنٕںۍ ڈِمانٛڈ تھاوان بروںٛہہ کَنہِ اور پرٛوٹٮ۪سٹہٕ کَران پرٛوٹٮ۪سٹہٕ پُر یِمن پرٛوٹٮ۪سٹہٕ اوس سُہ کَران اور تمو چَلایَکھ پنٛنہِ موٗمینٛٹٕز ییٚتہِ یِژ پھِر یِمو پںٕنۍ موٗمینٛٹہٕ چَلایَکھ اور ٲخر کار ٲخر کار لٔگۍ تم سفل یِژ پھِر تم لٔگۍ اَتہ منٛز کامیاب گژھنہِ اَتھ منٛز أنِکھ أمو واریاہ موٗمینٛٹٕز یِتھ کٔنۍ نان کاپریشَن موٗمینٛٹ کوٚرُکھ یِمو سٹاٹ یِتھَے کٔنۍ کوٚرُکھ یِمو نیشن اِتھَے کٔنۍ کوٚرُکھ یِمو ٹیبٕل ٹاکٕس کٔرِکھ یِمو سٹاٹ اِتھَے کٔنۍ کٔرِکھ یِمو سٔتیہ گرٛہ کوٚرُکھ سٹاٹ سٔتیہ گرٛہ تہِ کوٚرُن نان وایلٮ۪نٕس موٗمینٛٹٕز کَرٮ۪کھ سٹاٹ سِوَل ڈِس اوبِڈٮ۪نٕس گٔیٚے اِتھَے کٔنۍ لٔگۍ یِم پَنُن اَتھ منٛز پوٗرٕ ہِندوستانچہِ ہِسٹرٛی منٛز یُس مےٚ ساروِی کھۄتہٕ زیادٕ پَسنٛد چھُ وٕچھ ژٕ تم چھِ مےٚ اٮ۪کسٹرٛیٖمِسٹہٕ لیٖڈٔرٕز کیٛازِکہِ تم ٲسۍ دَپان ہِندوستانَس اگر نہٕ یِم اگر نہٕ یِم آزٲدی دِنۍ کینٛہہ اگر نہٕ یِم اَسہِ سٲنۍ ڈِمانٛڈ کَران پوٗرٕ أسۍ ہَسا کَرو یِمَن خلاف جنٛگ اور جنٛگَس منٛز کیٛاہ ٲسۍ جنٛگَس منٛز ٲس سیوٚد بَمب ہٮ۪کا بَمب ٲسۍ ہٮ۪کان لٲیِتھ جنٛگ اوس گژھان ہِندوستانچہِ فوجہِ منٛز بِرٛٹِش اِنڈیاچہِ فوجہِ منٛز اور تم مےٚ ٲسۍ مےٚ ٲسۍ تم واریاہ زیادٕ اَتھ منٛز ٲسۍ بال گنگادھر تِلک لالہ لاجپت راے بِپِن چندرٕ پال اَربِنٛدو گھوش یِم واریاہ زیادٕ اٮ۪کسٹِرٛمِسٹہٕ لیٖڈٔرٕز ٲسۍ یِمو یِم گٔیٚے سفلتہ تہِ گٔیٚے یِم کُنہِ حدس تانۍ وَ گوٚو لیکِن کارآمد چَلے گاندھی سٕنٛز گاندھی یَن پَکنٲو پَنٕنۍ پَنٕنۍ یہِ موٗمینٛٹ برونٛہہ پَنٕنۍ یہِ تحریٖک پَر پَکنٲوٕن برونٛہہ ٲخر کار ہِندوستان گوٚو مجبوٗر ہِندوستا ہِندوستانَس گٔیٚے بِرٛٹشٲرٕز گٔیٚے مجبوٗر ہِندوستانَس آزٲدی دِنہٕ خٲطرٕ اور مےٚ چھِ یہِ موٗمینٛٹ واریاہ زیادٕ خۄش گژھان